بہٕ چھَس یَژھان خانہ کعبٕچ زیارت کَرٕنۍ مےٚ سوزِن خۄدا تیوٗتاہ رۄپیہِ بہٕ واتہٕ خانہ کعبَس نہِ بہٕ کَرٕ تَتہِ زیارَت بیٚیہِ گَژھٕ بہٕ کیٛازِ گژھٕ تور تِکیٛازِ سُہ چھُ اَسہِ سُہ چھُ بیت اللہ سُہ چھُ خۄدا صٲبُن گَرٕ یِوان ماننہٕ تَتہِ چھِ حضرت علی زامُت سُہ چھُ اِبراہیٖمَن بَنومُت سُہ اوس پیغمبر اَکھ بیٚیہِ چھَس بہٕ یَژھان بہٕ چھَس نہٕ أکۍسٕے جایہِ یژھان گژھُن کینٛہہ بیٚیہِ چھَس بہٕ یَژھان کَربَلا تہِ واتُن کَربَلا پٮ۪ٹھ چھَس بہٕ یَژھان مَشہَت تہِ واتُن تِمَن تِمَن جایَن ییٚتہِ ییٚتہِ سٲنۍ اہل بیت چھِ اِمام چھِ تِمَن جایَن چھَس بہٕ یَژھان واتُن تِکیٛازِ یِم چھِ تِمہٕ جاے ییٚتہِ أسۍ دِلَس سکوٗن چھِ مِلان ییٚتہِ اَگر أسۍ موبایلَسٕے پٮ۪ٹھ وٕچھو کیٚنٛہہ تیُتھ چیٖز کَربَلاہُک شکٕل چھُ وٕچھان اِنسان چھُ گژھان پاگل بہٕ واتہٕ ہہ اور بیٚنے